بہٕ گٔیَس اوترٕ بازر مےٚ وُچھ تَتہِ اے بی سی کلیکشَن پٮ۪ٹھ اَکھ کُرتی تَمیُک فیبرِک اوس واریاہ اَصٕل سۄ پیٚیہِ مےٚ واریاہ سَستہٕ تمیُک کَلَر تہِ اوس واریاہ اَصٕل ییٚلہِ مےٚ سۄ لٲج تمِچ فِٹِنٛگ ٲسۍ واریاہ اَصٕل مےٚ کٔرۍ تَتھ ساروٕے تعٲریٖف